اَگر أسۍ اَگر أسۍ سٕٹوٗڈنٛٹَن ہِنٛز کَتھ کرو ہاں ہَر کٲنٛسہِ چھِ پَنٕنۍ پَنٕنۍ آیڈیالجی کہِ ہَر کٲنٛسہِ پَنٕنۍ پَنٕنٛۍ ریٖزنٕز پَنٕنۍ پَنٕنۍ وَجہ کہِ أسۍ کیٛازِ چھِنہٕ سکوٗل گَژھان اَگر أسۍ یَتھ پنٛنِس ایریاہَس منٛز کَتھ کرو بَچہٕ کیٛازِ چھِنہٕ وَقتَس پٮ۪ٹھ کنٛٹِنیوٗ دۄہَے سکوٗل گَژھان اَتھ چھِ وَجہ یِہوٚے کہِ بَچَس چھِ واریاہ مُختَلِف قٕسمٕچ اَکھ انٛداز یِوان چھُٹی کیٛازِ چھِ گَژھان کُنہِ دۄہ آسان دوستَن سۭتۍ ہُپٲرۍ یَپٲرۍ چَکرَس کُنہِ ویٖز چھِ اِنسان یا بَچہٕ بٮ۪مار تہِ پٮ۪وان تَتھ منٛز تہِ چھےٚ چھُٹی گَژھان مگر دۄہَے دۄہَے چھِنہٕ بَچہٕ گَژھان بٮ۪مار کِہیٖنۍ یِمو چیٖزو سۭتۍ چھِ گَژھان اَکھ چیٖز یِوان وٕچھنہٕ اَسہِ پنٛنہِ سوسایٹی منٛز کہِ اَگر کانٛہہ ما کۭژاہ تہٕ اَگر کٲنٛسہِ سکوٗل چھُ دوٗر آسان سُہ چھِ بَہان بَناوان نَہ مےٚ ہَسا چھُ سکوٗل دوٗر بہٕ گَژھنہٕ کیٚنٛہہ یِمو چیٖزو سۭتۍ تہِ چھِ واریاہ پرٛابلِم گَژھان بَچَس واریاہ فیس کَران یِم چیٖز تہِ یا کٲنٛسہِ چھِ آسان گاڑِ ہُنٛد مَسلہٕ چھُ گژھان گٲڑۍ چھَنہٕ بَنان وَقتَس پٮ۪ٹھ یِم چھِ گژھان یا اَگر اَسہِ کُنۍ جایہِ آسہِ بَچہٕ بَچَس آسہِ کُنۍ جایہِ مول کٲم کران یا کُنۍ یا بَچہٕ آسہِ کَران کُنۍ جایہِ کٲم تَمے چھِ لَگان ٹایم یِمو چیٖزو سۭتۍ چھِ چھُٹی گَژھان یِم وَجہ چھِ یا کٲنٛسہِ چھِنہٕ پونٛسہٕ آسان کِراے سُنٛمب وَقتَس پٮ۪ٹھ چھِنہٕ بَچَس آسان کِراے سُنٛمب پونٛسہٕ تِم تہِ چھِ وَجہ آسان یا کٲنٛسہِ چھِ آسان کُنۍ دۄہ چھےٚ آسان روٗدٕچ چھِ آسان یِم وَجہ چھِ آسان أسۍ ہٮ۪کو ؤنِتھ واریاہ وَجہ چھِ آسان واریاہ ریٖزَن چھِ آسان بَچہٕ کیٛازِ چھِنہٕ گَژھان اَتھ منٛز چھ یِوان یِہوٚے ٹرٛانسپوٹ پرٛابلِم یا کِراے آسہِ نہٕ کُنۍ دۄہ یا اِنفرٛاسٕٹرکچَر تہِ آسہِ نہٕ کُنۍ دۄہ کٲنٛسہِ چھِنہٕ یِوان بَچَس پَسنٛد تَمہِ حِساب تہِ چھےٚ گژھان یِمو چیٖزو سۭتۍ چھِ واریاہَن بَچَن گَژھان مَطلَب یِم اِختِلٲفی کہِ تِم چھِنہٕ کَران پَتہٕ سکوٗل گَژھان دۄہَے دۄہَے کِہیٖنۍ یِمو چیٖزو سۭتۍ چھِ واریاہ پریشٲنی بَچَس تہِ مَطلَب پٮ۪وان انٛداز کَرُن فیس پٮ۪وان کَرُن یِمو سۭتۍ چھِ بَچَس واریاہ پرٛابلِم گَژھان تَوَے چھِنہٕ بَچہٕ گَژھان سکوٗل دۄہَے دۄہَے کِہیٖنۍ یِم چھِ اَتھ مین مَطلَب اَگر دوٗر آسہِ کٲنٛسہِ یا ٹرٛانسپوٹ پرٛابلِم آسہِ پونٛسَن ہِنٛز پرٛابلِم آسہِ یا کُنۍ جایہ آسہِ کٲم کَران یِم چینٛج چھِ اَمہِ سۭتۍ چھِ بَچَس ہٮ۪کان واریاہ سکولَس منٛز چھَنہٕ تٔمِس مَطلَب پَتہٕ تِم دۄہ یِوان کَنٛٹِنیوٗ دِنہٕ کِہیٖنۍ یُہوٚے چھُ اَتھ اَصلی یُس وَجہ چھُ آسان یِمَے چینٛج چھِ آسان اَسہِ پَزِ وٕنۍکٮ۪س گورمٮ۪نٛٹ چھِ ہَر کانٛہہ اِنِشیٹِو تھاوان ہَر کٲنٛسہِ چھِ تھاوان آلٹَرنیٹِو فیٖچَر تہِ بَچہٕ کیٛازِ چھِنہٕ یِوان ہَر کُنۍ جایہِ چھِ گورمٮ۪نٛٹ دِوان موقعہٕ وٕنۍکٮ۪س تَمے موٗجوٗب بَچَس پَزِ سکوٗل یُن وَقتَس پٮ۪ٹھ کیٛازکہِ یہِ چھُ موقعہٕ آسان یہِ چھُنہٕ پَتہٕ واپَس یِوان کیٚنٛہہ کیٛازِ وٕنۍکٮ۪س یِمو پوٚرمُت چھُنہٕ تہٕ اَگر أسۍ تِمَن نِش گَژھو تِم چھِ نَم آسان ژاپان تِم چھِ وَنان کاش أسۍ گَژھو بیٚیہِ بَچپَنَس منٛز واپَس أسۍ پَرہو کیٛازکہِ سَختی چھِ پٮ۪وان پَتہٕ تُلٕنۍ ییٚمِس أچھَن منٛز گاش روزِ پَڑٲے ہُنٛد تٔمِس چھِنہٕ کانٛہہ پرٛابلِم گَژھان پَتہٕ وٕنۍکٮ۪س چھِ مول موج تہِ ہَر کٲنٛسہِ چاہے غریٖب آسہِ أمیٖر آسہِ سُہ چھُ مَدَتھ کَران بَچَس پَر یِمو چیٖزو سۭتۍ چھِ بَچہٕ واریاہ ہیٚچھان بیٚیہِ چھِ بَچَس فٲیدٕ تہِ مِلان پَرنَس منٛز شُکریہ